آز چھِ وٕچھان زِ سٲنۍ یہِ جَنریشَن چھِ یہِ کۭژاہ خراب گٔمٕژ چھِ تہٕ سٲنۍ جَنریشَن چھِ اَتھ منٛز چھِ یِم لۄکٕٹۍ نَوجَوان یِم چٮ۪وان سِگریٹ چٮ۪وان چَرٕس چٮ۪وان تہٕ یُس یہِ لۄکُٹ لۄکٹہِ عُمرِ منٛز چھِ آز یِم سٲنۍ جَنریشَن چھِ چٮ۪وان سگرے تہٕ گورمٮ۪نٛٹَن چھِ اَکھ پالسی بَنومُہ تہِ تہِ تُہۍ دِیِو سہٕ اَ سٲنۍ اَتھ جَنریشَن دِیِو تُہۍ گیمٕز ییٚمہِ سۭتۍ یِمَن یہِ نَشہٕ گژھِ ختم ییٚمہِ سۭتۍ یِم نَشہِ کَرَن بیٚیہِ کینٛہہ یِم یِم کٔریُکھ تُہۍ کیٛاہ یِمَن تھٲیِکھ یِم نَشہِ نِش دوٗر تہٕ بیٛاکھ اِنسان گوٚو سُہ اِنسان یُس ییٚمِس بِچٲرِس یُس پَران آسہِ ییٚمِس پَرنُک دَباو آسہِ تہٕ بیٛاکھ اِنسان گوٚو سُہ ییٚمِس اہل و عیال آسہِ پٔتھۍ کِنۍ یُس بِچور گَریُک خانٛدار آسہِ تہٕ گۄڈنٮ۪تھ کَرو أسۍ کَتھ یُس یہِ بِچور یہِ پَرُن وول چھِ تہٕ بیٚیہِ بہٕ وَنو أسۍ یہِ گَریُک خانٛدار یِمَن بِچارٮ۪ن دۄنوَے چھِ آسان مایِنٛڈَس پٮ۪ٹھ بوج یِم چھِ آسان سِٹرٛس تہٕ ہُمِس چھِ آسان پَرنُک دَباو تہٕ ہُمِس آسان گَرٕ چَلنُک گَرٕ چَلاونُک سِٹرٛس تہٕ یِمَن دۄنؤیَن چھِ پیٚیہِ پَزِ کٲم کَرٕنۍ زِ یِمَن گژھن دِنۍ گیمٕز یِم گژھن گِنٛدٕنۍ کیٛازِکہِ یِمَن گِنٛدنہٕ سۭتۍ کیٛاہ گَژھِ یِمو گِنٛدنہٕ سۭتۍ گژھِ یِمَن کٲم یِمو گِنٛدنہٕ سۭتۍ گژھِ یُس مایِنٛڈ ت یہِ گَژھِ رِسٹاٹ یِہُنٛد یہِ ماینٛڈ چھِ اَمہِ سۭتۍ گژھِ یہِ گژھِ سٹرٛس رِلیٖو اگر یِم ڈِپرٛیشن کُن شِکار آسَن گژھان یِمہٕ یِمَن یِمَن گَژھِ یہِ ڈِ ڈِپرٛس ڈِپرٮ۪شَن تہِ نیرِیِمَن تہٕ یِمَن یُس مایِنٛڈ چھُ یہِ گژھِ بیٚیہِ رٮ۪سٹور اَما روزِ نہٕ یِمَن سُہ ڈِپرٛیس وِپرٛیس کینٛہہ سون یِہُنٛد یہِ ماینٛڈ یُس یہِ ڈِپرٛٮ۪شَن چھُ آسان جگڑَس منٛز روٚٹمُت یہِ گژھِ اَمہِ نِش یَلہٕ تہٕ بیٚیہِ بیٛاکھ چیٖز تہٕ یِہُنٛد یہِ خوٗن چھُ یہِ کَرِ دورٕ یِم یِمَن گَژھِ اٮ۪کزَرسایِز ییٚمہِ سۭتۍ تِم سُستہٕ گَژھَن یِمہٕ روزَن مضبوٗط تہٕ بیٚیہِ گژھِ بیٚیہِ اَگر أسۍ اَگر نہٕ أسۍ گیم گِندو کیٚنٛہہ سٲنِس مایِنڈَس پٮ۪ٹھ گژھِ کٲم اکھ پیٚیہِ دَباو بیٚیہِ پیٚمو أسۍ بٮ۪مار بیٚیہِ یِم بٮ۪مارِ چھِ یِم کَرَن اَتہِ واریاہ شُکار واریاہ یِم کَرَن اَٹیک آسہِ واریاہ بیا اگر أسۍ گِنٛدو اَمہِ سۭتۍ اَکھ سون یہِ مایِنٛڈ تہِ گژھِ رِسٹار سون یہِ ماینٛڈ تہِ گژھِ بیٚیہِ پوش بیٚیہِ کَرِ نہٕ اَسہِ بٮ۪مار بیٚیہِ کَرِ نہٕ اَسہِ کانٛہہ تہِ بٮ۪مٲرۍ اَیٹیک کینٛہہ تہٕ بیٚیہِ کیٛاہ کَرِ بیٚیہِ سون یہِ اِمیوٗن سِسٹَم سون فِزِکَل فِٹنٮ۪س سون مٮ۪نٹَل ہٮ۪لٕتھ یہِ تہِ گژھِ اِمپرٛوٗ سون یہِ اگر أسۍ ذہنی بٮ۪مار چھِ آسان اگر أسۍ گِنٛدو أسۍ چھِ گژھان ٹھیٖک تہٕ اَسہِ پَزَن لوٗکَن تانٮ۪تھ گیمٕز لوٗکَن تانٮ۪تھ یِم گیمہٕ سوزِنہِ تہٕ بیٚیہِ گٔے سٲنۍ یوٗتھ زیادٕ کھۄتہٕ زیادٕ گیمہٕ گِنٛدناوٕنۍ اَمہِ سۭتۍ چھِ اکھ سٕٹرٛٮ۪س تہِ فرٛی گژھان بیٚیہِ یِم غلط کارَس کُن چھِ تِم تہِ چھِ واپَس یِوان